ییٚلہِ تہِ ہسا أسۍ ٹرٛیؤل کَرو أسۍ ہسا چھِ سٲلمَو کھۄتہٕ گۄڈٕ وٕچھان اکھ زٕ دۄہ برٛونٛٹھ کران پٕلان یِم تہِ اَسہِ چیٖز آسَن تُلٕنۍ تِم ہسا چھُ اکھ زٕ دۄہ برٛونٹھٕے أسۍ تُلان تِکیازِ پَتہٕ ہسا چھُ مُشکِل گژھان توٗرۍ وٲتِتھ اگر کانٛہہ چیٖز پٮ۪وٚو یاد سُہ ہسا چھُ پَتہٕ واریاہ مُشکِل گژھان تَوَے چھِ أسۍ اکھ زٕ دۄہ برٛونٛٹھ تھاوان یُس یُس تہِ اَسہِ چیٖز آسن تُلٕنۍ یہِ سامان آسہِ سُہ ہسا چھِ أسۍ تھاوان پیک کٔرِتھ بیٚیہِ چھِ یِتھٕے کٔنۍ زٕ ژور یار آسن ہَر کانہہ پیٛاناوان گۄڈٕ تھاوان لٮ۪کھِتھ کُنہِ چیٖزَس پٮ۪ٹھ اَسہِ کُس کُس چیٖز پیٚیہِ ضوٚرتھ پَتہٕ کَرن سُہ مارٕک ہے یہِ تہِ ہسا بوٚر اَسہِ یہِ تہِ ہسا بوٚر یہِ تہِ ہسا بوٚر تِکیازِ پرٛٮ۪تھ کانٛہہ چیٖز ہسا چھُ ضٔروٗری یِتھ کٔنۍ یہِ چھُ ضروٗری کہِ أسۍ کُس جگہ کرو أسۍ کۄس جگہ وَنو کوٚت کَتھ جگہَس پٮ۪ٹھ چھُ اَسہِ گژھُن ییٚتہِ نَسا زیادٕ خطرٕ آسہِ جانور سُند تہِ گژھِ نہٕ خَطرٕ آسُن کیٚنہہ بیٚیہِ خُدا نَخواستہ اگر روٗد ووٗد لاگہِ زیادٕ یا شیٖن لاگہِ واپَس گژھِ اِنسان ہٮ۪کُن آرام سان پھیٖرِتھ بیٚیہِ نہٕ زیادٕ ہیوٚر کُن باسُن کیٚنہہ یِتھ کٔنۍ جانورَن ہُند چھُ خطرٕ آسان یُس زَن یوٗت چھُ اَسہِ ضوٚرتھ تیوٗت ہسا چھِ لایِٹ تہِ ضٔروٗرت یا لایٹَر تہِ چھُ نار زالنَس خٲطرٕ کیٚنہہ ضوٚرَتھ یا مَکھ چھُ ضٔروٗرتھ آسان بٔنٛگٕر چھُ ضٔروٗرتھ آسان میل چھُ آسان ضٔروٗرت یُس زَن ہسا کھیوٚن چیوٚن چھُ آسان ضٔروٗرت اَصٕل پرٛاپَر کھیوٚن چیوٚن گژھِ آسُن بیٚیہِ ہسا گژھِ آسُن دوا گژھِ آسُن فٔسٹ ایڈ گژھِ آسٕنۍ ضٔروٗری بیٚیہِ گژھن یِم یُس کَلہٕ دادیُک دوا یٔڈ دادیُک دوا یا میٛادُک دوا یہِ ہسا گژھِ آسُن ضٔروٗری سۭتۍ ضٔروٗری سے ضٔروٗری گژھِ یہِ سۭتۍ آسُن تِکیازِ اَگر تور وٲتِتھ کانٛہہ چیٖز پیوٚو یاد کانٛہہ چیٖز اوس پَرٕ پیوٚمُت تَمہِ سۭتۍ ہسا چھُ واریاہ زیادٕ مُشکِل گژھان اَوَے یُس تہِ نیرِ تٔمِس ہسا چھِ یِمَن بیسِک یِم چیٖز چھِ آسَن یِہٕنٛز ہسا چھِ واریاہ زیادٕ ضٔروٗرتھ آسان سابَن وابَن گژھِ آسٕنۍ سۭتۍ برٛش گژھِ آسُن سۭتۍ یِم چھِ ضٔروٗری مَگر یہِ لایِٹ گژھِ نہٕ مٔشِد گژھٕنۍ نار بٕنٛگٕر بیل مَکھ یِم گہ یِم چیٖز گژھن نہٕ مٔشِد گژھٕنۍ کیٚنہہ بوٗٹھ تہِ گژھن سٔٹٮ۪پنی گژھِ بیٚیہِ ہَر کُنہِ تُلُن سۭتۍ اگر بوٗٹھ زٕ چھِ اَسہِ تُلٕنۍ سۭتۍ بوٗٹھ ترٛٮےٚ گژھٮ۪ن تُلٕنۍ سۭتۍ تِکیازِ بَنُن چھُ آسان مٔنٛزۍ چھُ ہٮ۪کان بوٗٹھ ووٗٹھ ژھیٚنِتھ بیٚیہِ گژھِ کھیوٚن آسُن اٮ۪کٕسٹرٛا سۭتۍ بیٚیہِ گژھِ نہٕ تیُتھ ہاجیٖنِک فُڈ گژھِ آسُن بیٚیہِ گژھِ نہٕ تیُتھ کھیوٚن آسُن سۭتۍ کیٚنہہ ییٚمہِ سۭتۍ ہسا بٮ۪مار پٮ۪نُک خٲطرٕ آسہِ تِکیازِ تور نہ سا چھُ پٮ۪وان گژھان آسان پتہٕ کٕہۭنۍ بیٚیہِ گژھِ ہَمیشہٕ گژھِ سُے جگہ گژھِ چُنٕنۍ یُس ہسا اَصٕل آسہِ کُن گژھنَس خٲطرٕ یور ہسا آبٲدی تہِ آسہِ ٹھیٖک ٹھاک زیادٕ مُشکِل تہِ گژھِ نہٕ پَتہٕ کیٚنہہ آبٲدی تہِ گژھِ آسٕنۍ ٹھیٖک ٹھاک تور یہِ نہٕ گژھُن کیٚنہہ دۄہ ژَتجی کِلوٗ میٖٹر دوٗر بٔستی نِش نہٕ زیادٕ دوٗر یور نہٕ پَتہٕ کٕہۭنۍ نہٕ آسہِ اَگر خدا نَخواستہ ہُکُن یِکُن گژھِ کیٚنہہ تہٕ پَتہٕ آسہِ نہٕ تور واتنَس کٕہۭنۍ اَصٕل جان کانہہ جگہ یور نہٕ زیادٕ تہِ شور آسہِ کیٚنہہ تہٕ اَلبتہ زیادٕ تَنہٲیی آسہِ نہٕ کیٚنہہ